ہیٚلو سلام علیکُم ہَے عُمر صٲب چھُو ہَے تُہۍ چھُو ہَے بہٕ حظ چھُس زٲہِد صٲب ہَے یِمَن حظ تُہۍ کٲم چھِو وُنکیٚنَس کران یِمَن مکانَس کٲم چھِ چلان رزیٚے کٔدٕلہٕ نِش رزیٚے کٔدٕلہٕ نِش رزیٚے کٔدٕلہٕ پٮ۪ٹھ حظ چھُس زٲہِد آ شُکر الحمدُ اللہ تُہۍ چھُو پانہٕ ٹھیٖک صحت چھُو ٹھیٖک ہَے جِناب مےٚ اوس عرضہٕ ہَنا اَکھ تۅہہِ چھا پَتاہ ہَے بہٕ آوُس اَز واریاہ کٲلۍ مکانَس پٮ۪ٹھ دِژے مےٚ نظر مےٚ دوٚپ ہَے بہٕ وُچھٕ مکانَس کوٚت چھِ وٲژمٕژ کٲم ہَے مگر یارٕ مگر تۅہہِ چھُو ظُلُم کوٚرمُت کھش چھُو تۅہہِ مےٚ کوٚرمُت یِتھُے مےٚ مکانَس کٲم وُچھ أنٛدرۍ یہِ چھُ خراب کٲم گٲمٕژ أنٛدرٕ سٲرٕے ہَے کَتہِ حظ چھِ جِناب بوز حظ میٛٲنۍ کَتھ بہٕ آوُس اَز پٔتۍمہِ پٔتۍمہِ لٹہٕ نظرِ ژٕ بوٗز سا میٛٲنۍ کَتھ گۄڈٕ ژٕ بوز سا میٛٲنۍ کَتھ مےٚ بوز سا مےٚ چھِ عٲشناو یٔمۍ سٕنٛز ژےٚ پَتاہ چھےٚ سُہ حظ چھُ غُلام نبی چھُ تٔمی دِژٲو مےٚ چون نمبر دوٚپُن ہَے یہِ اَنُن سا مےٚ اَنیٛوکھ ژٕ بَروسن مےٚ کٔر کٲم یِتھُے بہٕ پٔتۍمہِ وِزِ آوُس یور نظر دِنہِ توٚتام ٲس ٹھیٖک کٲم پکان مگر یِتھُے بہٕ اَز چھُس دِوان نظر مےٚ وُچھ أنٛدرۍ اَز یِم سیرِ چھَنہٕ برابر کِہیٖنٛۍ یم چھِ اَجہٕ ہَجہِ گٲمژٕ یِمَن چھِ أنٛدرۍ مصال بٔرِتھ تَتھ چھِ باسان سُہ سیکھٕے یاژ بٔرِتھ مصالٕے نہَ تتھ منٛز بیٚیہِ تہِ چھِ اَتھ گوٚمُت ایٚلایِن مٮ۪نٛٹ چھَنہٕ برابر کِہیٖنٛۍ نہَ تاچھِک چھِنہٕ برابر کِہیٖنٛۍ تتھ چھِ کھٔنٛڈ ؤژھمٕژ ہَے نہَ حظ جِناب بہٕ چھُسَو ونان یوٗتاہ یوٗتاہ مےٚ وُچھ میٛانہِ أچھٕ وُچھان بہٕ اوسُس نہٕ اُمید کران یِژھ کٲم آسہِ کیٚنٛہہ کیٛازِکہِ یہِ چھِ خراب کٲم مےٚ چھِ بہٕ چھُس رۅپیہِ دَہ لاگان ژٕ سمجھ ژےٚ چھےٚ نہٕ ژےٚ چھِےٚ نہَ مُفتٕے کَرٕنۍ کٲم ژےٚ تہِ چھےٚ رۅپیہِ دَہ نِنہٕ سُہ تہِ حظ چھُ پوٚز اَمی چھُس نا بہٕ اَمی اَمی ہَسا گَوس بہٕ حٲران مےٚ دوٚپ ہَے ژےٚ کیٛاہ یارٕ دٔلیٖل گٔیۍ یہِ مےٚ دوٚپ بہٕ کَرے ژےٚ فون بہٕ وَنے ژےٚ توتہِ یہِ تام رُکاو کٲم گۄڈٕ وُچھ یِتھٕ پٲٹھۍ چھِ مےٚ باسٮ۪و گَڈ بڈ یتھ منٛز مےٚ دوٚپ ژٕ وُچھکھ پانہٕ تہِ اَسا تُہۍ کَتہِ تُہۍ کَتہِ چھُو ؤنکیٚنَس پانہٕ اگر ژٕ اَورٕ یِکھ اَگر ژٕ اَورٕ یِوُن یِکھ ژےٚ چھےٚ پےَ بہٕ چھُس ؤنکیٚن مَکانٛسٕے پٮ۪ٹھ بہٕ اوسُس آب دِوان اَگر ژٕ یوٗرۍ یِکھ ژےٚ ہاوٕے بہٕ ییٚتی کیٛاہ کیٛاہ دٔلیٖل چھےٚ چھا بہٕ ہاوٕے ژےٚ اَتھٕ سۭتۍ چھِ اَتھٕ لاگان بوز سا یَپٲرۍ گۄڈٕ بہٕ چھُس اَتھٕ لاگان بہٕ چھُس اَتھٕ لاگان یہِ چھُ پٮ۪وان اَتھ چھُ چوٗرٕ پٮ۪وان ؤسۍ سیٚکِہ چوٗرٕ اَتھ چھِ سیٚکھ سٲرٕے وسان واپس تمیُک مطلب گوٚو اَتھ چھُنہٕ أندرٕ مصالہٕ کِہیٖنٛۍ نہٕ کِہیٖنٛۍ نہٕ تہٕ اَگر ژٕ یوٗرۍ یِکھ اَگر ژٕ یوٗرۍ یِکھ ژےٚ ہاوٕے بہٕ ییٚتِۍ کیٛاہ چھِ کٍتہَن جایَن چھِ خرٲبی گٔمٕژ مگر یہِ چھِ بہٕ گَوس مےٚ گوٚو سٮ۪ٹھاہ دِل تنٛگ یہِ چیٖز وُچھِتھ آ آ بہٕ چھُس ییٚتِی ؤلِو ؤلِو تیٚلہِ وٲتِو تُہۍ بہٕ چھُسَو ییٚتِۍ تہٕ چلو ٹھیٖک حظ چھُ چلو ٹھیٖک چھُ جِناب چلو چلو